أسۍ چھِ واریاہ مطلب فِکِر تھاوان یا کِیر چھِ کَران اَنمٕل مطلب جاناوارَن ہٕنٛز یا مطلب أسۍ وَنو ییٚمہِ ساتہٕ کانٛہہ جاناوار أسۍ چھِ دِوان تمَن دۄن ٹایمَن پھَل بیٚیہِ چھِکھ تراوان گاسہٕ مِثال اَگر أسۍ گاو چھےٚ تٔمِس دِمو أسۍ صُبحٲے گۄڈٕ باٹہِ منٛز پھَل بَجہِ پَتہٕ تراووس دۄہَس گاسہٕ کٲجِس ہاوُس تریش پَتہٕ تراووس بیٚیہِ گاسہٕ پَتہٕ تراووس شامَن بیٚیہِ گاسہٕ بیٚیہِ دِمو شامَن پھَل بیٚیہِ یِم اَسہِ باقٕے جاناوار چھِ ہوٗن چھِ تٔمِس تہِ تھاوو نیٚبرٕ کَنہ لَگاووس بَتہٕ تھاوو تٔمۍ سٕنٛدِس یَتھ منٛز سُہ روزان اَسہِ تَتَس تراووس بَتہٕ یا بِسکِٹ تراووس کھیٚیہِ سُہ تہِ یا بیٲر چھِ أسۍ رَچھان تٔمِس تہِ چھِ أسۍ دۄد تھاو تھاوان تہٕ پَتہٕ چھِ سۄ دۄد وۄد کھیٚوان